میون یُس زَن فیٚورِٹ غٕذا چھُ سُہ چھُ کٲشُر وازوان تِکیازِ یہِ وازوان چھُ واریاہ زیادٕ میوٗٹھ آسان یہِ وازوان چھُس بہٕ پَسنٛد کرَان زیادٕ تَر خانٛدرَس پؠٹھ کِھیوٚن اَتھ وازوانَس منٛز چھِ یِوان یَکھنی کَباب رِستہٕ تہٕ گۄشتاب میٚتھ ژیٖٹِنۍ وغیرہ